آ بہٕ وَنہٕ تۄہہِ پَنٕنۍ مٮ۪موریبٕل سٕپوٹٕس اٮ۪کسپیٖریَنٕس ییٚمۍ ساتہٕ ہَسا بہٕ اوسُس ناٹ اےٚ سٕپٮ۪کٹیٹَر بہٕ ہَسا اوسُس ایز اےٚ پاٹسِپٮ۪نٛٹ اَتھ منٛز ییٚمۍ ساتہٕ آسہِ اَسہِ میچ ٲسۍ گِنٛدان أسۍ ٲسۍ گِنٛدان کویلہِ کِرٛکَٹ میچ أسۍ ٲسۍ سون ٹیٖم تہٕ بیٛاکھ ٲس اَپوزِٹ ٹیٖم بہٕ ہَسا اوسُس بولِنٛگ کَران ییٚلہِ ہَسا مےٚ ہیٹرِک نی مےٚ نی کَنٹِنیوسلی ژورَن بالَن ژور وِکٹہٕ سُہ ہَسا چھِ میون مٮ۪موریبٕل سٕپوٹٕس اٮ۪کٕسپیٖریَنٕس آ